مےٚ حظ چھِ واریاہ اَصٕل اٮ۪کٕسپیٖریَنٕس یِتھ کٔنۍ مےٚ وٮ۪س اَکھ ٲس تٔمِس تہِ یُتھُے تٔمۍ میون یُتھُے سُہ میون گَرٕ ٲسۍ یِوان سۄ ٲسۍ مےٚ ہمیشہٕ وَنان تُہٕنٛز پارَک چھِ واریاہ زیادٕ اَصٕل تہٕ ژےٚ چھِی اَتھٕ بیٚیہِ شُہُل ژٕ چھَکھ نِہٲلۍ رُوان سۄ چھِ یِوان اَصٕل پٲٹھۍ پَتہٕ یُتھُے بہٕ اَکہِ دۄہ تور گٔیَس پَتہٕ وَنۍ مےٚ تٔمِس ٹِپٕس کِتھ کٔنۍ کیٛاہ چھُ آسان کَرُن کھاد کِتھ کٔنۍ چھِ آسان ترٛاوٕنۍ یا یِم کِتھ کٔنۍ چھِ آسان رُوٕنۍ تٔمِس کٔر مےٚ واریاہ مَدَتھ یُس تٔمِس گَرِ پارَک ٲسۍ تَتھ بَناونَس منٛز سۄ ٲسۍ مےٚ اَگر کیٚنٛہہ تہِ آسہِ ہا تٔمِس کَرُن سۄ ٲسۍ مےٚ مَشوَرٕ ہیٚوان بہٕ ٲسٕس وَنان تٔمِس کِتھ کٔنۍ کیٛاہ چھی ژےٚ کَرُن تہٕ سۄ ٲس بَرابَر تی کَران تہٕ پَتہٕ وٕچھ تٔمۍ بَن تٔمۍ تہِ بَنو واریاہ زیادٕ اَصٕل پارَک مےٚ اوس نہٕ پانہٕ تہِ گۄڈٕ پٮ۪ٹھ تَگان کِہیٖنۍ مےٚ اوس پانہٕ مےٚ ہیٚوچھ پانہٕ یہِ مامَس نِش مےٚ ٲسۍ مامَن کٔرمٕژ گَر میٚنٹین پارَک تِم ٲسۍ کَران کُلٮ۪ن وُلٮ۪ن سۭتۍ مےٚ چھُ پانہٕ ہیٚچھمُت تِمنٕے نِش تہٕ مےٚ ہیٚچھنٲو پَنٕنۍ وٮ۪س تٔمۍ تہ ہیٚچھ مےٚ نِش واریاہ زیادٕ